مےٚ چھِ بُٹیٖکَس سۭتۍ کَران مےٚ چھِ سوٹ پَسَنٛد سُوٕنۍ تَمہِ موٗجوٗب چھِ مےٚ مِشیٖن ہِنٛدِس ضوٚرَتھ کینٛہہ بیٚیہِ چھِ مےٚ سوٗٹ آسان سُوُن تَتھ چھِ گژھِ ڈِزایِن آسہِ تَتہِ چھِنہٕ اَسہِ مِشیٖن خاص کِہیٖنۍ اَسہِ چھِنہٕ پونٛسہٕ وونٛسہٕ تۭژ تَگ کینٛہہ أسۍ اَنہا تِم ہیٚرۍ مِشیٖن کینٛہہ بیٚیہِ چھِ مےٚ پھٮ۪رَن تَگان سُوُن جَنٹٕس پھیرَن تہِ بیٚیہِ چھُ مےٚ ہَر کینٛہہ تَگان ڈِزایِن تہِ چھِ مےٚ تَگان زیادٕ چھِ باسان کَٹِنٛگٕز چھِ سَکھ یُتھُے ڈِزایِن چھِ آسان کَٹِنٛگ حِساب کَرُن تَمہِ موٗجوٗب چھِ آسان سَکھ بیٚیہِ چھِ مےٚ تَگان ہَر کانٛہہ ڈِزایِن بیٚیہِ کانٛہہ ڈِزایِن چھُ نوٚو نوٚو آسان مان ژٕ اَسہِ چھُنہٕ وٕنہِ سُہ تیوٗتاہ تَگان کِہیٖنۍ مگر أسۍ چھِ توتہِ بَناوان أسۍ چھِ نیٚٹَس پٮ۪ٹھ وٕچھان أسۍ چھِ توتہِ بَناوان کینٛہہ بیٚیہِ چھِ اَسہِ گژھان خۄش مان ژٕ اَبیا سُوُن أسۍ چھِ اَبیا تہِ سُوان کٕنان تہِ تہٕ پَتہٕ گٔے کٲم ہَر کانٛہہ ڈِزایِن چھِ تگان اَسہِ بَنان مِشیٖن چھِنہٕ اَسہِ تِم ہیوی کِہیٖنۍ نہٕ بیٚیہِ چھُ اَسہِ ٹایم لَگان تِمَن مِشیٖنَن پٮ۪ٹھ اَسہِ گٔژھ تھوڑا بہت گورمٮ۪نٛٹ کَن مَدَت تہٕ پونٛسہٕ وونٛسہٕ تھوڑا بہت دِنۍ تہِ أسۍ اَنہا تِم مِشیٖن ہیٚوی ہیٚوی اَسہِ چھُنہٕ تیوٗتاہ گُزار کِہیٖنۍ تِمَن پٮ۪ٹھ بَنان ییٚتہِ چھِنہٕ تیوٗتاہ سُہ سوٗٹ اَسہِ دِوان سٲرٕے کِہیٖنۍ نہٕ تَمی موٗجوٗب بیٚیہِ گٔے کٲم تہِ بیٚیہِ چھِ تَگان مےٚ سُہ ہَر کانٛہہ ڈِزایِن چھِ مےٚ تَگان سُوُن کَٹِنٛگ تہِ چھِ مےٚ تَگان جینٹٕس قۭمتہِ چھِ مےٚ تھوڑا بہت تَگاوان تیٖژ زَن یہِ کیٚنٛہہ تہٕ زیادٕ چھِ مےٚ ہُمر کانٛہہ وُمٮ۪ن یُس تَگان سورُے کینٛہہ